آ مےٚ مےٚ تہِ چھُ باسان یُس ہَسا یہِ غریٖبی چھِ یہِ چھِ اِنسانَس تِکیٛازِ یہِ چھِ أسۍ کٲشِر پٲٹھۍ وَنان غریٖبی چھِ اِنسانَس ماران تِکیٛازِ ییٚلہِ اِنسان غریٖب چھُ آسان أمِس چھِ آسان اِنکَم واریاہ کَم یہِ چھُنہٕ ہٮ۪کان اٮ۪فٲڈ کٔرِتھ چاہے سُہ مٮ۪ڈِکَل کِیَر آسہِ ہا اگر یہِ بٮ۪مار آسہِ یہِ چھُنہٕ پرٛاپَرلی ہٮ۪کان پَنٛنِس پانَس علاج کٔرِتھ کِہیٖنۍ تِکیٛازِ أمِس منٛز چھَیی نہٕ آسان أمِس چھَیی نہٕ آسان تیٖژاہ اِنکَم أمِس چھَنہٕ آسان تیٖژاہ فیسَلٹی أمِس چھِنہٕ آسان تیوٗتاہ پونٛسَے یہِ ہیٚکہِ پنٛںِس پانَس علاج کٔرِتھ واریاہ لُکھ چھِ تِم تہِ یِم پَتہٕ بِچٲرۍ لاعلاج مَران چھِ تِکیٛازِ تِمَن چھُ ییٚلہِ نہٕ تِمَن وقتَس پٮ۪ٹھ دَوہٕے پیوٚو وقتَس پٮ۪ٹھ علاجے پیوٚو تِم چھِ پَتہٕ اِتھَے کٔنٮ۪تھ مَران یہِ چھِ یُس یہِ اِنسان چھُ کیٚنٛہہ اِنسان چھِ وٕنہِ تہِ واریاہ یِم کینٛہہ لُکھ چھِ وٕنہِ تہٕ آسان غریٖب سارنے چھَنہٕ آسان دولت کیںٛہہ وۄںۍ یُس غریٖب آسہِ یہِ چھُ بِچور آسان یہِ چھِ ہمیشہٕ آسان پریشانٕے تِکیٛازِ أمِس چھَنہٕ آسان تیٖژاہ اِنکَم کِہیٖنۍ اگر گَرِ یِمَن بٮ۪مار تہِ آ یِمَن چھِ پٮ۪وان کُنہِ ساتہٕ بٮ۪مار چھ آسان گَرِ کانٛہہ یِم چھِنہٕ ہٮ۪کان تٔمِس پوٗرٕ پٲٹھۍ علاج کٔرِتھ کِہیٖنۍ زیادٕ پَہمتھ یُس یہِ پرٛابلِم چھےٚ یہِ چھِ روٗلَر ایریاہَن منٛز تِکیٛازِ تَتہِ چھِنہٕ وٕنہِ کِہیٖنۍ جا اَتہِ چھِ وٕنہِ غریٖبی زیادٕ جاب اَپورچُنِٹیٖز چھَنہٕ کینٛہہ زٔمیٖن چھُکھ مگر البتہ اِنکَم چھَکھ نہٕ تیٖژاہ کِہیٖنۍ تَمہِ سۭتۍ چھِنہٕ ییٚلہِ نہٕ یِمَن پونٛسَے اوس تیوٗتاہ یِم چھِنہٕ ہٮ۪کان پَنُن پوٗرٕ پٲٹھۍ علاج کٔرِتھ کِہیٖنۍ یا یِم چھِنہٕ ہٮ۪کان غذا کھٮ۪تھ کِہیٖنۍ ییٚمہِ سۭتۍ یِمَن واریاہ بٮ۪مارِ چھےٚ پَتہٕ لَگان تِکیٛازِ یِمَن چھِ اَز یِم چھِ آسان ہورٕ تہٕ چھِ آسان فیسَلٹی کَنہِ یِمَن چھَںہٕ آسان صاف آب چھُکھ نہٕ آسان کینٛہہ پاوَر چھُکھ نہٕ آسان یِم ہٮ۪کہٕ ہن پَنُن پان صاف تھٔوِتھ یہِ چھُکھ نہٕ آسان پونٛسہٕ چھُکھ نہٕ کِہیٖنۍ یِم ہٮ۪کہٕ ہن صابَن یا یِم چیٖز یِمو سۭتۍ اِنسان پَنُن پان بَچاوہے بٮ۪مارو بٮ۪ماریو نِش تِم ہٮ۪کَن یِم اٮ۪فٲڈ کٔرِتھ اَمہِ سۭتۍ چھِ یِمَن واریاہ مُشکلات پٮ۪وان یِم چھِ واریاہ بٮ۪مارِ چھےٚ یِمَن لَگان تہٕ یِم چھِ پَتہٕ بِچٲرۍ مَران